ییٚلہِ بہٕ پَنٕنِس باغَس منٛز وُچھان چھَس یِم تہِ مےٚ کُلۍ چھِ آسان لٲگمٕتۍ یا یِم تہِ مےٚ لۄکٕٹۍ پودٕ لٲگمٕتۍ چھِم آسان اَگر تِمَن معموٗلی کیٚنٛہہ نۄقصان چھُ آسان زَزُر ہیٚو چھُکھ آسان ژَامُت مےٚ چھُ بہٕ چھَس تَمہِ ساتہٕ چھَس بہٕ واریاہ زیادٕ مایوٗس گژھان تِکیازِ مےٚ ٲسۍ پوشہٕ کُلۍ ٲسۍ مےٚ کَم سے کم پَنژہ شیٹھ أنمٕتۍ یہِ اوس مےٚ اکھ اکھ پوشہٕ کُل پَنژہ شیٹھ پَنژہَن رۄپین اوس اوٚنمُت گۄڈٕ اوس ونان دُکان دار شیٹھن رۄپیَن تہٕ تمہِ پَتہٕ اوٚن مےٚ سُہ پَنژہن رۄپِین تہٕ بہٕ ٲسٕس تَتھ کَنٹِنیو تراوان آب پرٮ۪تھ دۄہ پرٮ۪تھ دۄہ ٲسٕس بہٕ آب تراوان تہٕ ییٚمہِ کِنۍ اَتھ سُہ سَپُز سُہ ہوٚکھ تہٕ بہٕ گٔیَس واریاہ زیادٕ مایوٗس اَگر بہٕ وُچھان چھَس کانٛہہ کُل ہوٚکھمُت یا کانٛہہ کُل یہِ ہوٚکھمُت ووٚکھمُت یا کانٛہہ تہِ بولَس کُنہِ تہِ لۄکٹٮ۪ن لۄکٹٮ۪ن کُلٮ۪ن کَٹٮ۪ن کیٚنٛہہ گوٚمُت میون دل چھُ واریاہ زیادٕ مایوٗس گژھان یعنی کہِ بہٕ چھَس تَمہِ ساتہٕ اَصٕل محسوٗس کران کِہینۍ تہِ خاص کر تِم کُلۍ یِم مےٚ پانہٕ چھِ آسان لٲگمٕتۍ اَگر تِم ہوٚکھان چھِ یا میوٕ چھِ نہٕ اَصٕل پٲٹھۍ دِوان کِہینۍ یا اَگر پوشہٕ کُلِس پوش چھِنہٕ اصٕل پٲٹھۍ نیران کِہینۍ بہٕ چھَس نہٕ اَصٕل مَحسوٗس کران کِہینۍ میون دِل یُس چھُ سُہ چھُ واریاہ زیادٕ تَنگ گژھان تِکیازِ مےٚ چھِ دِلچَپی واریاہ زیادٕ پوشَن سۭتۍ اَگر بہٕ کُنہِ جایہِ چھَس گژھان بہٕ چھَس پوش اَنان ونہِ اَگر پوشہٕ کُلۍ ہوٚکھہِ یا کانٛہہ کُلۍ ہوٚکھہِ میوٕ دِی نہٕ کِہینۍ مےٚ چھُ واریاہ زیادٕ پَنٕنہِ جایہِ اَفسوٗس گژھان میون دِل چھُ واریاہ زیادٕ تَنگ گژھان بہٕ چھَس یَژھان یِم تہِ مےٚ کُلۍ لٲگمٕتۍ چھِ آسان تِم گژھن اَصٕل روزٕنۍ تِمَن چھَس بہٕ اَصٕل پٲٹھۍ دیکھ بال کران وۄنۍ اَگر تِمن کیٚنٛہہ نۄقصان گژھِ بہٕ چھَس واریاہ زیادٕ مایوٗس گژھان بہٕ چھَس نہٕ پَنٕنۍ یِم کُلۍ یِم مےٚ لٲگمٕتۍ آسان چھِ پَنٕنِس باغَس منٛز بہٕ چھَس نہٕ یَژھان تِم وُچھِنۍ یعنی کہِ ژَمٹیمٕتۍ یا کیٚنٛہہ بہٕ چھَس یَژھان تِمن ہَمیشہٕ گژھِ تِمن بَہار لَگُن تہٕ پوشہٕ کُلٮ۪ن تہِ گژھن اَصٕل پٲٹھۍ پوش نیرٕنۍ اَگر نہٕ تٕمَن پوش چھِ نیران تہٕ میون دِل چھُ مایوٗس گژھان مےٚ چھُ باسان اَگر تِمَن کُنہِ ساتہٕ آبٕچ وابٕچ ضروٗرت چھِ آسان اَگر نہٕ تِمن میانہِ وَرٲے کانٛہہ آب چھُ تراوان مےٚ چھُ تِہُنٛد پوشہٕ کُلٮ۪ن ہُنٛد آسان پھیران بہٕ چھَس وَنان تِکیازِ یِتھ کَنۍ أکِس اِنسانَس کھٮ۪ن چین آسان ضروٗری چھُ یِتھے کٔنۍ چھُ پوشہٕ کُلٮ۪ن تہِ آب واب ضروٗری تِکیازِ تِم گژھن نہٕ ہوٚکھٕنۍ کِہینۍ اَگر ہوٚکھان چھِ میون دِل چھُ واریاہ زیادٕ تَنگ گژھان واریاہ زیادٕ